السَّلامُ علیکم وعلیکم السلام سَر ٹھیٖک چھوا اوا اوا مےٚ وُچھ تۄہہِ اوسوٕ اوترٕ بنوو نا أسہِ ییٚلہِ میٹِنٛگ ٲس اوا نیٚکٕسٹ نیٚکٕسٹ ویٖک

اوا بیٚیہِ ڈِبیٹ ڈِبیٹ تہِ اوس نا

آ مطلب پیرنٛٹ تہِ چھِ اِنوایٹ کَرٕنۍ پَکان چھِ اوا اوا اوا اوا سورٕے چھُ تیار

تِمو منٛز ما آسہِ تھوڑا مطلب وُنہِ آسہِ نہٕ تھوڑا تیوتاہ تیار کیٚنٛہہ نیٚکٕسٹ ویٖک دۄپوٕ نا تۄہہِ وۄنۍ

آ بیٚیہِ تہِ اوس اِنسپٮ۪کشن یِمن پران چھِ اِتھ کٔنۍ اصٕل تہٕ ووںۍ چھُ یِمن اِنسپٮ۪کشن ییٚلہِ کَرہوکھ تمہِ وِز لَگہِ پَت پتہ وُنہِ آسہِ نہٕ ساروٕے جمع کوٚرمُت کیٚنٛہہ سُہ آسہِ ہُمن سَرن پاے

اہن حظ بیٚیہِ بیٚیہِ ٲس یِمن یوان پرابلِم میتھ ٹیچرَس منٛز فِف سٮ۪ونتھٕ ایٹتھٕ کَلاس

یُِہے مطلب میتھ چھُکھ نہٕ یوَان سَمٕج کیٚنٛہہ کہِ ٹی سُہ گوٚو ٹیچرٕے پرابلِم ایٹتھٕ نیِنتھٕ ٹٮ۪نتھٕ اہن حظ اہن حظ اہن حظ ؤنو حظ نا حظ کَلاس چھِ گژھان تہٕ وۄنۍ ویکیٚنٛٹ کَلاس چھِ نا یِمن از تِمن منٛز چھِ گژھان پرٛیٚپرٛیشن یِمن اہن حظ اہن حظ اہن حظ کٲنٛسہِ ما آسہِ سُہ چھُ انچارٕج آسان اہن حظ اہن حظ پیپَر چھُ سورٕے تیار

اچھا تُلِو اہن حظ